أہن حظ اَسہِ حظ چھُ ایل پی جی کَنیکشن سُہ اِستعمال کَرُن چھُ واریاہ آسان تہٕ پیوان چھُ واریاہ احتِیات تھاوٕنۍ تَتھ پٮ۪ٹھ تہٕ